ٹیٚکنالجی چھُ ؤنکین اکھ اَہم رول کران پیش یَتھ منٛز سٕپوٹسس منٛز گِندان گیمَن ویمَن منٛز واریاہ زَبردست رول مَثلاً وُنکیٚن چھُ نِوان ڈی آر ایس چھُ نِوان یا کیاہ چھِ وَنان وُنکیٚن چھُ تَتھ منٛز یِوان یہِ حظ یہِ الٹرا سَوُنڈ چھُ چیٚک گژھان آواز پٮ۪ٹھ کُنہِ جایہِ اَگر ایج آسہِ گوٚومُت کیچ اَگر گژھہِ پَتہٕ باسی نہٕ سا گوٚوُے ڈی آر ایسس منٛز چھِ نِوان یا بٕلیک ایڈ وَیِٹ شیڈٕس چھِ یِوان دِنہٕ یا کیمرا سَسٹم چھُ ؤنکیٚن واریاہ اپ ٹوٚ ڈیٹ یا زَبردست کیمرا چھُ ؤنکیٚس اِنسانَس چھُ باسان اَگر ٹی وییَس پٮ۪ٹھ وُچھن تٔمِس چھُ باسان مےٚ چھےٚ نہٕ گرونڈَس منٛز گژھنٕچ ضرورت کِہیںی تہِ واریاہ جان خاص کر اگر أسۍ وُچھو کِھلاڈین ہُند کھِلاڈین چھُ واریاہ زیادٕ مدد مِلان ٹیٚکنالجی سۭتۍ تِم چھِ وُچھان اَسہِ کَتہِ نس کۄس کٔمی روٗز تِم چھِ تِم تِم ویٖڈیو پَنٕنی وُچھان میچ وُچھان واپَس اَصٕل پٲٹھۍ وُچھان تِمے تَتہِ نس تَتہِ نس وُچھان کیٛاہ کیٛاہ مَسلہٕ چھُ یا تِہنٛز فِٹ نٮ۪س منٛز چھُ ونکیٚس ٹیٚکنالجی ہُند واریاہ زیادٕ رول تِم چھِ وُچھان اَسہِ منٛز کَمہِ چیٖزٕچ کٔمی چھِ کیٛاہ چھِ کَمہِ ساتہٕ کُس چیٖز پَزِ اَسہِ نیُن کیٛاہ پَزِ اَسہِ کھیٚون یہِ سورُے گوٚو کُلس پٮ۪ٹھ ٹیٚکنالجی سۭتۍ یا ونکیٚن چھِ تِم تہِ تِمن ڈرنکٕس یِوان یِمو سۭتۍ زَن تِمن ایٚنرجی چھِ یہِ چھُ سورُے ٹیٚکنالجی ہُندُے دیُن